اَسَلامُ علیکُم حضرت چھا ٹھیٖک دٔے خٲرا رِپوٹ چھِ تیار صحیح صحیح سُہ چھِ اَپ لوڈ چھُنہٕ وُنہِ کوٚرمُت کیٚنٛہہ تہٕ البتہٕ رِزلٹہٕ چھُ تیار وُنۍ کَرو جلدٕے سُہ اَپ لوڈ

رِزلٹہٕ چھِ یِم ییٚمہِ لَٹہِ تِہُنٛد ٹھیٖک تِکیٛازِ تِمن پٮ۪ٹھ کٔرٕکھ کٲم تِمن دِتِکھ اٮ۪کٕسٹرا کٕلاس وٕلاس تہٕ تِہُنٛد رِزلٹہٕ چھُ وُنکٮ۪ن یَتھ یَتھ اٮ۪کزامس چھُ تِہُنٛد رِزلٹہٕ ٹھیٖک سَر

تِمن کَر تھوڑا کونٛسٕلنِگ سَپوٹٕس تہِ چھِ ٹھیٖک البتہٕ تِمن دوٚپُکھ یہِ سِٹیڈیٖز تہِ چھِ سۭتۍ سۭتۍ سَپوٹٕسس ٹھیٖک تہٕ تِمن دِتِکھ اٮ۪کٕسٹرا کٕلاس تہٕ تِم چھِ کَران تھوڑا مطلب ؤرٕک اَز اَصٕل ییٚمہِ پھِرِ آسہِ اِنشا اللہ تِہُنٛد

لگ بگ گَژھِ تِمن چھِ کٕلاس چَلان اَصٕل پٲٹھۍ تہٕ تِمن تِمن چھَنہٕ ییٚمہِ پھِرِ تیٚمہِ آیہِ پرٛابلِم کیٚنٛہہ یہِ پٔتۍمہِ پھِرِ ٲس گَژھان تِمن پرٛابلِٕز ییٚمہِ پھِرِ پرٛابلِمٕز گَژھان رِپیٖٹ کیٚنٛہہ

آ تمٔۍ سٕںٛدِس پیرنٛٹٕس سۭتۍ کَریاے نا پتہٕ کَتھ تہٕ سُہ مسلہٕ تہِ کَریاے سالو تہٕ تٔمۍ سٕنٛدٮ۪ن پیرنٹن ووٚن آینٛدٕ گَژھن نہٕ یِم چیٖز گَژھٕنۍ کِہیٖنٛۍ تہٕ نہَ تٔمۍ سُنٛد بِہیوِیر چھُ وۅنۍ ٹھیٖک تٔمِس چھَکھ گَرِ تھوڑا کوٚرمُت یہِ تِکیٛازِ تٔمۍ سٕنٛدٮ۪ن پیرنٹن سۭتۍ گٔے کَتھ اَصٕل پٲٹھۍ تِمن بچہِ پَنُن أمِس أسۍزیٚو گَرِِ تہِ تھوڑا تھاوان

صحیح صحیح تَمے آیہِ چھِ تِمن تِمن سۭتۍ ڈیٖل کَران أسۍ زیادٕ روب داب چھِنہٕ تِمن کَران

یہٕنٛدۍ چھِ سُہ کرایڑیٖرِیا آل ریڈی دِژمٕژ تِکیٛازِ رِزلٹس پٮ۪ٹھ کرِ ڈِپٮ۪نٛڈ تِہٕنٛدۍ باقٕے کو کٔرکیٛوٗلر اٮ۪کٹیٛوٗٹیٖز یِم آسَن تہٕ تَتھ منٛز حِصہٕ نِیُن خٲطرٕ چھُ ضروٗری چَلو چَلو